کِرکَٹ گِنٛدُن چھُ مےٚ وارِیاہ پَسَنٛد بہٕ اوسُس لۅکٹہِ پٮ۪ٹھٕے پَنہٕ نٮ۪ن دوستَن سٍتۍ کِرکٹ گِنٛدان ییٚتہِ چھُ نٔزدیٖکھٕے اَکھ سِٹیڈِیَم وارِیاہَن جایَن اَتہِ چھُ أسۍ أسۍ ٲسۍ کِرکٹ گِنٛدَن اَگَر کٲنٛسہِ چھُ آسان ییٚتہِ وارِیاہ ڈِسٹرک چھِ پانٕوٲنۍ میچ کَران تِم چھِ اَتھ سِٹیڈمَس منٛز یہِ چھُ کَمٕے زیادٕ ییٚتٮ۪ن چھُ ڈِگری کالیج تہِ اَتیٚن چھُ یہِ سِٹیڈِیَم بَنیٛومُت اَتیٚن چھُ یِم کِرکَٹ میچ گِنٛدان